سَلام علیکُم اَدٕ سا میڈَم چھِو حظ آ بہٕ حظ چھُس پیرَنٛٹ اَکھ ہیٚلَو مےٚ اوس بچہِ بٮ۪مار حظ جِناب اَز سُہ ہیٚکہِ نہٕ اَز سکوٗل یِتھ حظ کیٚنٛہہ اَز تھاوزیٚو لیٖوٕے حظ آ اَہَن حظ شُکرِیا